ہیلو اَسلام علیکُم تُہۍ چھِو حظ امیٖگو پٮ۪ٹھ امیٖگوز پٮ۪ٹھٕ اَسہِ حظ اوس آڈر کورمُت اَسہِ ووت نہٕ ؤنۍ تہِ کِہینۍ سُہ آڈر یوٗتاہ ٹایم آز اَسہِ لوٚگ اکھ گٲنٹہٕ اَتھ آڈرَس برابر اَسہِ اوس اکھ گٲنٹہٕ برونٹھ ؤنۍ تہِ ووت نہٕ یہِ کِہینۍ أسۍ کَمہِ موٗجوٗب چھِ تیلہِ یہِ آڈر کران اَسہِ گژھِ آسٲنۍ ییٚلہ نہٕ ٹایمَس پٮ۪ٹھ ووت اَسہِ کَتھ خٲطرٕ چھُ یہِ اَہن حظ اَسہِ حظ چھِ پَے مَگر تُہۍ سوٗنچِو سون تہِ اَسہِ کوٚر گٲنٹہٕ برونٹھ ؤنۍ تہِ ووت نہٕ یہِ آڈر کِہینۍ حظ اَمہِ سۭتۍ چھےٚ اَسہِ آسٲنۍ ہِش گژھان مَگر تُہۍ چھِو نہٕ ٹایمَس پٮ۪ٹھ واتان کِہینۍ دوہوے دوہوے ییٚمہِ وِزِ تہِ أسۍ آڈر چھِ کران یہِ چھُ یِہوے گژھان ڈِلے ہر بار اوترٕ کَریو اَسہِ پَیٖزا تَتھ تہِ لوٚگ سُہ اوس تیٖتِس کالَس سردیومُت آز کوٚر اَسہِ یہِ چھُ دوہوے دوہوے چھُ یہِ غلط گژھان وٕچھ حظ اَسہِ چھِ ییٚتیتھ پٔژھۍ پیاران أسۍ کیاہ کرو اَسہِ آسہِ ہا نہ اَمہِ کھۄتہٕ کوٚرمُت تٔتہِ آڈر تہٕ یہِ آسہِ ہا اَسہِ اوٚنمُت ییٚتی کٲنسہِ ریسٹورَنٹ پٮ۪ٹھ اَہن حظ وۄنۍ کوٗتاہ ٹایم لَگہِ اَہن حظ تُہۍ چھِو وَنان دُہوے دُہوے یی مہ چھُ جان گژھان اَگر أسۍ یِتھٕے کَنی کرہوے تہٕ تیٚلٕے پَکہِ یِتھٕے کَنی کار پَکیاہ یِتھٕے کَنی اَہن حظ وۄنۍ حظ کرٕ ہا بہٕ ییٚمِس ڈلؤری بایَس فون مَگر یہِ چھُنہٕ فونُے تُلان أمِس کٔرۍ مےٚ ژور پانٛژھ فون مَگر یہِ چھُنہٕ فونُے تُلان پَتہٕ چھِ یِم پَتہٕ چہِ یِم وَنان ہَے یِتھ کَنۍ اوس رٮ۪سٹورَنٹَس پٮ۪ٹھ یہِ اوس آڈر اَسہِ ٲسۍ دوٗر کیاہ تام اہن حظ یہِ ما چھُ چلان دوٚہوے دوٚہوے دوٚہوے دوٚہوے آ وۄنۍ کوٗتاہ ٹایم لَگہِ اَتھ أسۍ چھِ پِیاران ییٚتیتھ مہربٲنۍ کٔرِتھ مہربٲنۍ کٔرِتھ یہِ سوٗزۍتو دٔستی پَہمتھ تُہۍ کٔرۍتو ییٚمِس ڈلٔری بویَس اَسہِ چھِ ییٚتہِ تہِ شُر مَگر یِمو چھُ ییتہِ ہَنگامہٕ تُلمُت اس لیے چھُس بہٕ وَنان تۄہہِ گُزٲزرِش کران یہِ سوٗزتو دٔستی دٔستی چلو سَلام علیکُم